سارویو کھۄتہٕ زیادٕ گِنٛدَن واجی گیمہٕ چھُ اِنڈیا ہَس منٛز کِرکَٹ فُٹ بال کَبَڈی ہاکی موسٹ ساریو کھۄتہٕ فیمَس اٮ۪تھلیٖٹ چھُ سَچِن ٹنٛڈوٗلکَر سُنیٖل گوسوار وِراٹھ کوہلی مہنٛدرٕ سِنٛگھ دھونی